یُس مےٚ یہِ ایٚوویڈ کَرُن چھُ یِم کوکروج اگر کِچنَس مَنٛز آسَن ٹویلٹسَن مَنٛز مےٚ کیاہ چھُ کَرُن تمہِ خٲطرٕ چھِ مےٚ کٲم کَرٕنۍ مےٚ چھُ أنٛدۍ پوٚت تھاوُن صاف یُس أنٛدۍ پوٚت ماحول آسہِ یا آنٛگُن آسہِ سُہ چھُ مےٚ صاف تھاوُن تَپٲرۍ چھِ مےٚ کَرٕنۍ سپرے دَوہٕچ سپرے چھِ مےٚ کَرٕنۍ یا اکھ وٕچھنہٕ چھُ آمُت کہِ یُس یہِ پھُل وُل أسۍ تراوان چھِ یا کھنٛڈ چھ آسان اَگَر یِتہِ چھَکو امہِ سۭتۍ تہِ چھُ کَنٹرول یِم چیٖز گَژھان تاکہِ یِم ہیٚکَن نہٕ بَچہِ کشی کٔرِتھ کِہیٖنۍ یِم پیٚسٹس ویٚسٹس یا کوکروج ووکروج یِم ہیٚکَن نہٕ بَچہِ کشی کٔرِتھ کِہیٖنۍ گوٚو گۄڈنیُک پویِنٛٹ چھُ مےٚ یُس چھُ صفٲیی تھاوٕنۍ أنٛدۍ پٔکۍ أنٛدۍ پٔکۍ ماحول چھُ مےٚ ٹھیٖک تھاوُن دٔیِم چیٖز چھُ مےٚ کَرٕن کٲم کہِ اگر مےٚ اِنٹری کینٛہہ تہِ یُس اِنٹری پویِنٹس چھِ یِم اِنٹری پویِنٹس چھِ اِنٹری پویِنٹ چھِ مےٚ سیٖل کَرٕنۍ کیاہ چھِ کَرٕنۍ سیٖل یِم چھِ مےٚ بَنٛد تھاوٕنۍ یِم اِنٹری پویِنٹ تاکہِ اَگَر کُنہِ تہِ اِنٹری پویِنٹس آسہِ تَپٲرۍ ہیٚکہِ کوکروج أژِتھ تِم چیٖز چھِ مےٚ بند کَرٕنۍ تریٚیِم پویِنٛٹ چھِ مےٚ کَرٕنۍ کٲم یُس مےٚ یہِ ہول بَنٛد کوٚر اَند ہیٚتھ ییٚلہِ کَنٹرول کوٚر َتہٕ چھُ مےٚ یُس تہِ مےٚ یہِ أندرِم کَمرٕ وَمرٕ یِم چھِ مےٚ صاف تھاوٕنۍ یِم چھ مےٚ کلیٖن تھاوٕنۍ یِم چھِ مےٚ کنٹرولَس مَنٛز تھاوٕنۍ بیٚیہِ چھِ مےٚ اگر کُنہِ تہِ جایہِ کریکٕس آسَن گٔمٕتۍ کُنہِ جایہِ چھِ آسان کریکٕس گٔمٕتۍ یا کینٛہہ گٔمٕتۍ تَپٲرۍ تہِ ہیٚکَن کوکروج أژِتھ تم کریکٕس چھِ مےٚ بَنٛد کَرٕنۍ تِم چھِ مےٚ پوٗرٕ پٲٹھۍ سیٖل تھاوٕنۍ کٔرِتھ تمہِ پَتہٕ چھِ یِوان کینٛہہ دَوا وَوا چھِ یِوان ایٚنٹہِ سیپٹِک چھِ یِوان تِم چھِ مےٚ لاگٕنۍ چھَکٕنۍ اِنٛدرٕ ٹولیٹَس مَنٛز آسہِ کِچنَس مَنٛز آسہِ یا اگر یِم چیٖز آسَن کراکروج وراکروج یا باقٕے یِم پیٚسٹِسایڈٕس اگر آسَن تِم چھِ مےٚ تھاوٕنۍ صاف واف ستر کَرٕنۍ یعنے کہِ تِم چھِ مےٚ چھَکٕنۍ تِم دَوا وَوا تمہِ سۭتۍ ہیٚکہِ کَنٹرول گٔژھِتھ بیٚیہِ چھِ مےٚ کَرٕنۍ کٲم اَگَر نہٕ مےٚ کَنٹرول تمہِ پَتہٕ تہِ گوٚو کِہیٖنۍ مےٚ چھِ کال أکِس پروفیشنَلَس یُس امیُک آسہِ تٔمِس چھِ مےٚ کال کَرٕنۍ ژٕ یِسہَ ییٚتنَس ژٕ دِ ایتھ نَظَر گوٚو یِم چیٖز تہِ چھِ مےٚ کَرٕنۍ بیٚیہِ چھِ مےٚ امہِ وَغٲر کَرٕنۍ کٲم ییٚمہِ ساتہٕ تہِ بہٕ وۄتھان آسہٕ یِم چیٖز چھِ مےٚ ضروٗری ایٚپلاے کَرٕنۍ یا صَفٲیی یا سیٖل یا اگر ژےٚ ڈرین پایپ یُس آسان چھِ اَسہِ پایپ وایپ تمہِ مٔنٛزۍ چھُ سُہ مَل وَل اگر سَمیومُت آسہِ سُہ کَڑُن نیٚبَر تَپٲرۍ چھُ سُہ چھُ بَنٛد تھاوُن تتھ چھِ جٲلۍ لَگاوٕنۍ تاکہِ اَپٲرۍ گَژھَن نہٕ کوکروج اَژٕنۍ کِہیٖنۍ یا باقٕے کانٛہہ یِم ہولٕز آسَن ڈرینہِ أنٛدۍ أنٛدۍ یِم تہِ ہول آسَن تِم تہِ چھِ مےٚ اصل پٲٹھۍ سیٖل کَرٕنۍ یا بیٚیہِ چھُ مےٚ امہِ وَغٲر وٕچھمُت باقٕے جایہِ پوٗرٕ تھاوُن خَیال کہِ کُنہِ جایہِ مہَ چھِ گیپ پایپہِ أنٛدۍ أنٛدۍ مہَ چھُ کُنہِ جایہِ کینٛہہ پھُٹمُت سُہ چھُ مےٚ سیٖل کَرُن یا وال چھِ آسان دیوار چھُ آسان سُہ چھُ مےٚ سیٖل کَرُن سُہ تہِ چھُ مےٚ تھاوُن بَنٛد یا امہِ وَغٲر چھِ مےٚ دَوا کَرٕنۍ دَوا کَرٕنۍ ایٚپلاے سَرفیسَن کَرٕنۍ دَوا ایٚپلاے تاکہِ یہِ روزِ صاف یا کانٛہہ تہِ چیٖز یا نایٹَس آسہِ کینٛہہ تمہِ ساتہٕ چھَکُن دَوا تاکہِ یہِ گَژھنہٕ اَسہِ گَژھِ نہٕ امہِ سۭتۍ خَرٲبی گَژھٕنۍ کینٛہہ یا کُنہِ جایہِ اَگر یِموُے آسہِ اےٚ کینٛہہ ایٚگٕز ویٚگٕز ترٲیمٕتۍ ایٚگٕز چھِ ختم کَرٕنۍ سپرے سۭتۍ پیٚسٹِسایڈٕس سۭتۍ تاکہِ نٔے بَچہِ کشی گَژھنہٕ گَژھٕنۍ کہیٖنۍ بیٚیہِ چھِ مےٚ کَرٕنۍ کٲم یُس تہِ فُڈ چھُ واٹر چھِ یا ڈارٕک پلیس چھِ یِتہِ چھِ اَتیتھ چھُ مےٚ ہیٚس تھاوُن اَتہِ مہ چھُ کانٛہہ چیٖز ییٚتیتھ ڈارٕک پلیس آسہِ کُنہِ جایہِ اور ہیٚکہٕ نہٕ بہٕ وٲتِتھ کینٛہہ تُلُن چھِ مےٚ لایٹ تراوٕنۍ ییٚتٮ۪ن مہ چھُ کانٛہہ ہول ییٚتٮ۪ن مہ چھُ کانٛہہ پیٚسٹسایڈ تِم چیٖز چھِ مےٚ کَرٕنۍ ختم اَنٛد ہیٚتھ تم تہِ چھِ مےٚ امے سۭتۍ ختم کَرٕنۍ بیٚیہِ چھِ مےٚ یِم مارٕنۍ اِنسیٚکِسایڈٕ سۭتۍ سپرے کَرٕنۍ یا ایروسول چھِ یِوان بیاکھ اکھ ٹایپ تمہِ سۭتۍ چھِ مےٚ یِم سپرے کَرٕنۍ پَتہٕ چھِ مےٚ یِم مارٕنۍ تہٕ اِتھ کٔنۍ ہیٚکہٕ بہٕ یہِ کَنٹرول کٔرِتھ مان ژٕ اوٚوَرآل چھِ صاف صَفٲیی چھِ مےٚ بَڑٕ جان تھاوٕنۍ سیٖلہٕ چھِ کَرٕنۍ کُنہِ تہِ جایہِ گَژھِ نہٕ ہول آسُن سپرے چھُ کَرُن اگر تمہِ پَتہٕ تہِ گَژھِ کِہیٖنۍ تمہِ پَتہٕ چھِ مےٚ کَرٕنۍ کٲم مےٚ چھُ پروشیشنَل بُلاوُن سُہ ہیٚکہِ یِمَن نَزدیٖک نَظَر دِتھ یا نیچرَل ریٚمِڈی چھِ أسۍ اِستعمال کَران یُس مےٚ گۄڈے ووٚن تۄہہِ بیکِنٛگ سوڈا چھُ بورِک ایٚسِڑ چھُ سوفی واٹَر یعنے کہِ صابَن آب چھِ أسۍ تراوان سُہ تہِ چھُ اِفیٚکٹِو یمن تِم چھِ ہیٚکان یِمَن مٲرِتھ تہِ اِتھ کنۍ چھِنہٕ یِم زور گَژھان کینٛہہ